ہیٚلو اَسَلام علیکُم تۄہہِ چھُو حظ سکینا ٹھیٖک چھِو حظ اَصٕل پٲٹھی چھِو حظ اے بہٕ حظ تِہنٛز رِٹیل بہٕ حظ چھَس رِٹیلر یاد آووٕ بانٛڈی پورا پٮ۪ٹھ حظ چھَس بانٛڈی پورا پٮ۪ٹھ

شُکُر شُکُر تۄہہِ حظ چھُ یاد روٗدمُت اَچھا ٹھیٖکٕے چھِو حظ اَصٕل پٲٹھۍ چھِ حظ کٲرۍ گر چھِ حظ چَلان اَچھا وارِیاہ کٲرۍ گر چھِ حظ کِنۍ أڑۍ چھِ چھُٹی پٮ۪ٹھ گٲمٕتۍ سیٖزن اَہَن تَوَے کوٚر مےٚ فون حظ مےٚ دوٚپ برٛونٛٹھٕے پہمتھ تھاوَو بہٕ تۄہہِ فون کٔرِتھ مےٚ تہِ چھُ مال ضروٗرت اَہَن حظ وُنکٮ۪نس چھَا ایٚویلیبُل اَسہِ کیٚنٛہہ اَتہِ کِنہٕ کِہیٖنٛۍ نہٕ اَچھا تقریٖبن حظ چھُ اَسہِ فلحال حظ چھُ اَسہِ ضروٗرت کانٛگرٮ۪س دَہ ساس

اَہَن حظ اَہَن حظ اَہَن حظ اَکھ گٲڑۍ حظ اے زٕ ترٛےٚ دۄہ حظ چھِ زیادٕ گَژھن جلدی پہنتھ کَر حظ یورٕ حظ چھِ اَز کانٛگرٮ۪ن منٛز باو پتہٕ چھَس اَچھا توتہِ حظ گوٚژھ گَژھُن تقریٖبن ٲٹھ ساس تانٮ۪تھ ٲٹھ ساس اَچھا اَچھا اَچھا اَسہِ چھِ حظ اٮ۪ڈوانٕس پیٚمٮ۪نٛٹہٕ دِنۍ کِنہٕ حظ تِژٕے پھِرِ دِمو

اَدٕ حظ چَلو ٹھیٖک مےٚ حظ دوٚپ تۄہہِ ما تہِ ما چھِو اَز دیُن یِمن کٲرۍ گَرن تنخواہ ونخواہ اَز چھِنہٕ حظ سارِنٕے مجبوٗری

تہِ حظ چھُ پوٚز اَہن حظ اَز چھِ سارِنٕے مجبوٗری مےٚ تہِ حظ چھِ یہِ کہِ یِمن کسٹٕمَرن دۄن ژورن دیُن فِلحال چھِ یِمو مٔنٛجمٕژ تہٕ پتہٕ وُچھُو تَمہِ پتہٕ کوٗتاہ مال وَتھِ اورٕ یور چَلو بیٚیہِ گَرِ چھِو حظ ٹھیٖک یِم چھِ حظ بچہٕ ٹھیٖکٕے یِم کیٛاہ حظ چھِو کَران اَز بچہٕ اَچھا اچھ پَرن چھَو ییٚلہِ نہٕ چھُو أتھی کارس سۭتۍ لٔگمٕتۍ تِم تہِ بِچٲرۍ

اَچھا چَلو ٹھیٖک حظ چھُ بیٚیہِ چھِو حظ ٹھیٖک سٲری اَچھا چَلو أتی چھِو حظ آسان بانٛڈی پورا کِنہٕ اورٕیور چھِو تانۍ چَلو اَچھا اَچھا چَلو اَدٕ حظ سَلام حظ ؤنۍزِ اَتہِ گَرِ کٮ۪ن اَدٕ حظ بیٚہہ حظ خۄدایس حَوال اَدٕ حظ اسلامَ علیکُم